ہیٚلو وعلیکُم سلام آ گِلاس چھِ کٕنان مِشری گِلاس چھِ بیٚیہِ چھُ بیٛاکھ زٕ ترٛےٚ قٕسٕم چھِ اَکھ ریٹ کیٛاہ سا چھِ گژھان زٕ ہتھ ڈاے ہَتھ ترٛےٚ ہَتھ ایڈرَس مِشری گِلاس چھِ سارِوٕے کھۄتہٕ ٹاپ ریٹ چھِ ڈاے ہَتھ تِمن تۄہہِ کۭتیاہ چھِو ضروٗرت کۭتیٛاہ ڈبہٕ ترٛاوو اَچھا ڈاے چھُ فایِنَلٕے ڈاے ہَتھ چھِ کٕنٲنی گٲڑ سوزا بہٕ یوٚرے کِنہٕ اورٕے سوٗزِو نہَ یہِ تُہۍ ؤنِو اَگر تُہۍ ؤنِو یوٚرے سوزن بہٕ بہٕ سوزٕ یوٚرے اَگر تُہۍ اوورٕے ؤنِو تُہۍ سوٗزِو اورٕے آٹوٗ سوٗزوٕ کِنہٕ ٹاٹا موبایِل ڈَبہٕ ہَتھ واتن آٹوٗہَس منٛز بیٚیہِ کیٛاہ وۅنۍ بَس بیٚیہِ کیٛاہ چھُ ضروٗرت یِم کوٚتتھ چھِ سوزٕنۍ ایٚڈرس ؤنِو ایڈرَس ؤنِو تۄہہِ کَرہو نا کَم پَتہٕ گانٛدر بَل گانٛدربَل کَتھ جایہِ مۄخصر حظ مۄخصر گژھِ زٕ ہَتھ زٕ ہَتھ آ بیٚیہِ کَم کیٛاہ کَرو أسۍ اَتھ منٛز چھُنہٕ آسان تیٛوٗتاہ پرٛافٹٕے اَچھا چھُنا خرچہٕ لَگان لیبَر خرچہٕ ڈَبہٕ پیٹہِ اَننہِ پَتہٕ چھِ لیبَر خرچہِ پَتہٕ چھُ پَتہٕ سُہ گاڑِ کِراے ڈریور سُنٛد خرچہٕ

مخملٕچ سُہ چھُ اَمہِ کھوتہٕ درٛۅگ سُہ گژھ پانٛژھ ہتھِ یہِ چھُو ڈایے ہَتھ گژھان مِشری تۄہہِ چھِو کھٮ۪نہِ خٲطرٕ کِنہٕ تۄہہِ چھُ کٕنٕنۍ کِتھۍ

مگر بیٛاکھ چیٖز چھُنا مِشری ما روزنو کھنٮ۪س خٲطرٕ یِم چھِو کٕنٕنۍ وۅں گژھنو خراب تَتھ گژھو ژور ہتھ فاینَل ٹرٛے پرٛایِز پٲنٛژھ مخمور مخمل چھِ بیٚیہِ یِم چھِ مشہوٗر فیمَس تُہۍ نِیو اَکہِ لَٹٮ۪ن پَتہٕ وُچھِو تُہۍ شِکایَت یِیہِ نہٕ تُہُنٛد بار بار کیٚنٛہہ تُہۍ گژھِو بیٚیہِ وَنٕنۍ پتہٕ أسۍ یِمَو اَسہِ چھُنہٕ مال بیٚیہِ والان اور سریٖنگر مٔنٛڈی منٛز ایڈرَس کیٛاہ چھِ فون نمبر دٔپِو نایِن فایو نایِن سِکٕس فور زیٖرو سٚیوَن وَن ڈَبل زیٖرو چلو او کے او کے فون تُلۍزیٚو